آرگنایزیشَن نہٕ حظ چھِ کانٛہہ یہِ ہَے چھِ آرگنایزیشَن اَسہِ نِش وٕنکٮ۪س حظ فار فٕلنٛگ ایریا ہَس منٛز کہ سکوٗل تھرٛوٗ سکوٗلَس منٛز چھِ پاٹسِپیٹ کَرناوان حظ سپوٹسَس منٛز سٹیٹ یہِ حظ یہِ ڈِسٹِرکٹ لٮ۪وَل بُلاک لٮ۪وَل سِٹیٹ لٮ۪وَل اور تَمے منٛز چھِ کانٛہہ بَچہِ گژھان حظ سِلٮ۪کٹ یُس اَصٕل پٔرفارمَینٕس سُہ چھِ پاٹسِپیٹ کَران پَتہٕ نیشنَل اِنٹَرنیشنَل لٮ۪ولہِ پٮ۪ٹھ حظ تہٕ سٲنۍ آرگنایزیشَن یُس پرٛموٹ چھِ کَران سُہ چھِ سون اَکھ سٔکوٗلٕے کَران یَتھ سکوٗلہٕ مطلب یَتھ یُتھ سکوٗل آسہِ یا گنٛدناوان چھِ یا سپوٹَس منٛز کَرناوان چھِ اَسہِ سپوٹسَس منٛز کَرناوان حظ پاٹسِپیٹ اور ڈِفرںٛٹ ڈِفرںٛٹ اور پَتہٕ چھِ پٔرفارمینٕس یُس پٕلیر اَصٕل پٔرفارمینٕس دی سُہ چھُ واتان حظ نیشنَل لٮ۪ول تہٕ اِنٹَرنیشنَل لٮ۪ولَس